اسلام وعلیکُم اَے اَصٕل پٲٹھۍ جناب تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اَے تۄہہِ کتہِ پٮ۪و اَز أسۍ واریاہ کٲلۍ یاد أسۍ غریٖب لوٗکھ خٲرٕے چھِ حظ سَر ماز حظ آ کُس تیٖر حظ اَچھا ٲش کٔرِتھ بَنَن حظ کیٚنٛہہ پَرواے چھِنہٕ ؤنَو حظ تُہۍ کٲتیٛاہ چھِ ضروٗرت حظ ریٹس شیٹس چھِ تۄہہِ چھِ پانہٕ تہٕ پَے یُس یہِ کَٹہٕ ماز چھِ اَتھ چھِ آسان واریاہ ہَے ریٹ حظ ریٹ چھِ اَتھ پَے یُس یہِ زِنٛدٕ ماز چھِ یہِ بَنیوٕ تۄہہِ کَم سے کَم ژور ہتھ رۄپیہِ کِلوٗ یُس یہِ مٲرِتھ چھِ یہِ بَنہِ اَلہٕ پَلہٕ شےٚ ہَتھ رۄپیہِ حظ بیٚیہِ چھِ مےٚ اَتنٮ۪س اتنٮ۪س ژےٚ نِش ژےٚ نِش چھِنہٕ کانٛہہ پرواہ وَرواہ کِہیٖنٛۍ ژےٚ نِش اَگر رۄپیہِ دَہ ہوکُن یا یوکُن گژھَن کیٚنٛہہ پَرواے چھُنہٕ اوکُن مہٕ سَن ژٕ کِہیٖنٛی سُے تہٕ تَمی حساب چھُسو نا بہٕ تۄہہِ ریسپٮ۪کٹ دِوان حظ بیٚیہِ چھا کوتاہ چھِ حظ آ کَم حظ گژھِ اَتھ تۄہہِ گژھوٕ آرم سۭتۍ کَم حظ لیکِن تۄہہِ چھِ پانہٕ تہِ پَے اَز کۭژاہ سَختی چھِ اَز چھِ موسَم تہٕ خراب وۅنۍ چھِ یِمَن بٔکٕروالَن کھالٕنۍ تَتھ تہٕ چھِ لَگن نَفَر زٕ ژور حظ اَلبَتہ وَلہٕ یہِ چھِ اَتَٮ۪س چھِ مےٚ گَرُک وۅنۍ معاملہٕ واملہٕ کیٚنٛہہ پرواے رۄپیہِ دَہ ہَتھ رۄپیہِ دَہ وُہ تٕرٛہ ژَتجی گژھَن کَنسیشَن نا پرٛتھ کُنہِ منٛز سُہ ما رَٹ ژٕ ٹٮ۪نشَن کیٚنٛہہ مگر ژٕ وَن مےٚ یِہَے ژےٚ کٲتیٛاہ چھِ ضروٗرت کَتھ ڈیٹَس چھِ ژےٚ ضروٗرت کَنفٲرٕم واتَن گَرٕ حظ ژٕ مہٕ رٹھ اَے ماز چھِ سُپیشَل ماز چھِ سُپیشَل اَے کَلاس چھِ یہِ یہِ چھِ سُپیشَل ماز یہِ چھِ وُنکٮ۪نَس وُنکٮ۪نَس او نا بٮ۪مار دِمہٕ نہٕ کیٚنٛہہ بہٕ دِما پَتہٕ گَرٕ ژےٚ تہٕ مےٚ گَرٕچ جاے پَتہٕ دِما بہٕ بٮ۪مار وال کیٛاہ چھِ ژےٚ گوٚمُت نہَ نہَ ژےٚ چھِنا بِلکُلَے ژٕ بیٚہَکھ پنٕنِس کَمرَس منٛز آرام سۭتۍ یِم واتَن ژےٚ پانَے گَرٕ حظ ژٕ مہٕ رَٹ کانٛہہ ٹٮ۪نشَن ژٕ وَن ژےٚ کٲتیٛاہ چھِ ضروٗرت کَتھ ڈیٹَس پٮ۪ٹھ چھِ ضروٗرت اَے ٲش کٔرِتھ ٲش کٲتیٛاہ حظ چھِ ژےٚ ضروٗرت اے کیٚنٛہہ پَرواے چھِنہٕ آرام سۭتۍ واتَن حظ تُہۍ مہٕ رٔٹِو ٹٮ۪نشَن کیٚنٛہہ بے فِکری چھَنہٕ چلو چلو چلو ٹھیٖک حظ چھِ چلو اَدٕ سا